کشمیٖری زبان چھِ اَکھ اَصٕل زبان اَسہِ کٲشرٮ۪ن چھَنہٕ زٕہٕنۍ غلط گژھان کشمیٖری بولنَس منٛز کشمیٖری چھِ اَکھ اہم زبان کشمیٖری سۭتۍ چھِ سٲنۍ پیٚہچان